جِناب تۄہہِ پرٕژھوٗ مےٚ فیورِٹ سانٛگ مےٚ چھُ فیورِٹ سانٛگ تمہے دِل لگی بھول جانی پڑے گی جِناب تۄہہِ پرٕژھوٗ مےٚ فیورِٹ فلم مےٚ چھِ فیورِٹ فلم تیرے بِن جِناب تۄہہِ پرٕژھوٗ مےٚ فیورِٹ کَلَر مےٚ چھُ فیورِٹ کَلَر بلیک تۄہہِ جِناب تۄہہِ پرٕژھوٗ مےٚ فیورِٹ کار مےٚ چھِ فیورِٹ کار تھار تۄہہِ جِناب تۄہہِ پرٕژھوٗ مےٚ فیورِٹ فُڈ مےٚ چھ فیورِٹ فُڈ بِریانی جِناب تۄہہِ پرٕژھوٗ مےٚ سکوٗل فرنڈس سکوٗلَس مَنٛز ٲسۍ مےٚ واریاہ فرنڈس مگر یِم مےٚ کلوز چھِ تِمَن مَنٛز چھ ناو أکِس قُرَت بییِس چھُ ناو تَجَمُل بیٚیِس چھُ ناو ہَفسا تِم ٲسۍ مےٚ واریاہ زیاد کلوز تم ٲسۍ میٲنِس ہر دُکھَس سُکھَس مَنٛز ساتھ خوشی مَنٛز ساتھ غَمَس مَنٛز ساتھ تہٕ اِوٕن تِم چھِ مےٚ ونتہِ سۭتۍ جِناب تۄہہِ پرٕژھوٗ مےٚ میٚمریبل ٹرپ مےٚ چھِ میٚمریبل ٹرپ چھِ أسۍ گٔیایہِ سکوٗلَس سۭتۍ تیٚلہِ ٲسۍ أسۍ سیٚونتھ کلاسَس پَران تہٕ أسی نِییَکھ ٹریکِنٛگ سۄ ٲسۍ اَسہِ ژورَن دۄہَن ہٕنٛز تہٕ اَسہِ لَگیو تَتہِ واریاہ زیادٕ مَزٕ اَسہِ کریو واریاہ زیادٕ تَتہِ مَطلَب انٹرٹین گیٚے أسۍ ایٚڈونچر کَریو ہایو کِتھ پٲٹھۍ چھُ پیٚوان کَرُن اگر تُہۍ پھسیوٕ کۄلہِ مَنٛز کِتھ پٲٹھۍ چھو تۄہہِ کۄلہِ اَپور تَرُن تُہۍ کٕتھ پٲٹھۍ بَچییِو تتھ ٹرپَس مَنٛز ہیٚچھنووُکھ اَسہِ واریاہ کینٛہہ سُہ چھُ مےٚ واریاہ فیورِٹ ٹرپ جِناب تۄہہِ پرژھوٗ مےٚ فیورِٹ ٹورِسٹہ ڈیدٹِنیشَن مےٚ چھِ ساروی کھۄتہ فیورِٹ ٹورِسٹہ ڈیدٹِنیشَن چھِ مےٚ پہلگام سۄ چھِ واریاہ خوٗبصورت جاے مےٚ چھ نہٕ باسان پہلگامَس ہِش کانٛہہ تہِ جاے چھِ مَطلَب خوبصورت ییٚتہِ کٔشیٖرِ مَنٛز تہٕ مےٚ چھ ساروی کھۄتہٕ زیاد سُے پَسَنٛد